آ مےٚ چھِ یوٗز کۆرمُتَن وایِس اؠسِسٹٮ۪نٛٹ اَکہِ لَٹہِ گوٚو مےٚ لیپلاپ خَراب تہٕ اٮ۪لٮ۪کزا ٲس تَتؠن اَکھ رابٲٹ یِم یۄس مےٚ یوٗز کٔر تَمہِ وِزِ پَتہٕ ٲسٕس بہٕ تٔمِس تٔمۍ دِژ مےٚ اِنَسٹرٛکشَنٕز بہٕ کِتھ کَنۍ کَرٕ یہِ ٹھیٖک تہٕ مطلب مےٚ مےٚ مےٚ گٔے مےٚ یۄس میون یُس لیپٹاپ اوس سُہ اوس واریاہ خراب گۆمُتن مےٚ اوس نہٕ تَران سَمجی بہٕ کیٛاہ کَرٕ تٔمۍ کٔر مےٚ تٔمۍ دِژ مےٚ ڈارٮ۪کشَن ژٕ کَر یِتھ کَنۍ ژٕ کَر ہُتھ کَنۍ پَتہٕ دَباو یِتھ کَنۍ تَمہِ سۭتۍ تۆر مےٚ سَمج کہِ بہٕ کِتھ کَنۍ کَرٕ لیپٹاپ ٹھیٖک سۭتۍ سۭتۍ گٔیَس بہٕ اٮ۪جُکیٹ تہِ تَتھ رٕلیٹٕڈ لٔج مےٚ پَے تہِ بیٚیہِ دوٚیِم چیٖز یہِ کہِ تَمۍ سٕنٛدۍ ذٔریعہ ہیوٚک مےٚ سُہ اِشوٗ یُس مےٚ تَتؠن آمُت اوس لیپٹاپَس منٛز سُہ ہیوٚک مےٚ رِز رِزالُو کٔرِتھ یہِ اوس بیٚیہِ بیٚیہِ وَنہٕ بہٕ بیٛاکھ چیٖز کہِ سُہ چَلیو واریاہ اَصٕل مےٚ باسیو زَن زَن اوس اَکھ ہیوٗمَن اِنٹرٛیکشَن ٲس گَژھان زَنہٕ جَبکہِ سُہ اوس اَکھ رابٲٹ